اَنِمٕل ہیٚز ہیٚزبَنڈرٛی ویٖڈیو چھِ عام طور أسۍ یوٗٹوٗبَس پٮ۪ٹھ وٕچھان تَتھ پٮ۪ٹھ چھِ أسۍ وٕچھان یِم ایکٕسپٲٹ چھِ تِم کٕتھ پٲٹھۍ چھِ مطلب وَنان یِمَن کٕتھ پٲٹھۍ کَرو کِیَر یِم کٕتھ پٲٹھۍ چھِ أسۍ ہٮ۪نڈٕل کَران یِم کٕتھ پٲٹھۍ چھِ أسۍ باقٕے چیٖز یِمَن کَران کِیَر کَران مطلب اگر باقٕے یِم وٕچھنہٕ چھِ یِوان تِم تِمَن کٕتھ پٲٹھۍ چھِ تِم مطلب تِم کٕتھ پٲٹھۍ چھِ وٕچھان تہٕ تِم تِم چھِ مطلب کِیَر تِمَن کَران پانَے